اَگر أسۍ وٕچھو واریاہ اٮ۪نوارنمینٹ اِشوٗز چھ فیس کران اِنٛڈیا گۄڈٕنِچ اَگر وٕچھو یُس ایر پولوٗشن چھُ سُہ چھُ واریاہ بَڑیومُت واریاہ زیادٕ چھُ بَڑیومُت ایر پولوٗشن اِنٛڈیاہَس منٛز چھُ واریاہ اَیر پولوٗشن بَڑیومُت یا اَگر أسۍ وٕچھو واریاہ پُور مینیجمنٹ چھ ویسٹ ویسٹ مینیجمنٹ چھُ سُہ چھُ پُور واریاہ مطلب اسۍ چھِ نہٕ ہٮ۪کان سُہ ویسٹ چھ سُہ چھِ نہٕ ہٮ۪کان اَصٕل پٲٹھۍ مطلب ڈِسپوز کُنہِ جایہِ کٔرِتھ کِہینۍ یا یُس آبٕچ آبٕچ کِلتھ چھ لٔجۍ مٕژ گژھِ نہٕ اِوٕن کہِ یہِ چھ یَپٲرۍ یِوان کَشمیٖرَس منٛز تہِ چھ یہِ فیس گژھان کہِ آبٕچ کِلتھ چھِ واریاہ گٔمٕژ مطلب یَپٲرۍ اوس مطلب اَگر أسۍ بہٕ نِمہٕ ییٚتہِ اٮ۪کزامپٕل یُس أسۍ لوکل کۄل چھِ أسۍ وَنان اَتھ لل کۄل اَگر أسۍ اَتھ مطلب اَمِچ اٮ۪کزامپٕل نِمہٕ بہٕ آز برونٛہہ دہ یا پنٛداہ ؤری اوس اَمیُک آب وَسان اَپٲرۍ کَنٹِنیو أسۍ ٲسۍ لۄکٕٹۍ أسۍ ٲسۍ کران اَتہِ سرٛان مطلب أسۍ ٲسۍ یِمٕے ٲٹھ ؤری دہ ؤری ٲسۍ أسۍ تِمن دۄہَن تہٕ أسۍ ٲسۍ کران یِمن کۄلن منٛز سرٛان یِمن کۄلَن منٛز اوس آسان واریاہ آب واریاہ زیادٕ آب اوس آسان کہِ بیٚیہِ اوس کِنٹِنیو اَپٲرۍ وَسان یہِ آب اَگر أسۍ آز وٕچھو پٔتمو ژورو یا پانٛژَو شیٚو ؤریو پٮ۪ٹھ اَگر أسۍ وٕچھو کہِ یِمن کۄلَن منٛز چھُ نہٕ وۄنۍ تیُتھ آب روٗدمُت کِہینۍ نہ اِوٕن کہِ ؤریَس منٛز چھِ آسان اَکہِ پھیٖرِ یا دۄیہِ پھیٖرِ ترٛیہِ پھیٖرِ چھُ آب آسان یِمن کۄلَن منٛز مطلب یہِ چھُ بوٚڑ بارٕ اکھ اٮ۪نوارامینٹ اِشوٗ یُس فیس کران اِنٛڈیاہَس یہِ گوٚو ییٚتہِ حال مطلب کَشمیٖرَس منٛز ییٚتہِ مطلب اَصٕل کٕلایمیٹ چھُ ییٚتہِ چھُ پیومُت اَثر تہٕ باقٮ۪ن جاین آسہِ اَمہِ کھۄتہٕ حال بُرٕ تہٕ بیٚیہِ چھُ أسۍ وٕچھو اَگر أسۍ وٕچھو جنگلاتن ہٕنٛز کَتھ کَرو امِچ مطلب یُس پریزرویشن چھِ سۄ چھِ کَم گٔمٕژ یِمن ہٕنٛز کالٹی چھِ کَم گٔمٕژ جنگلات لگی جنگل چھِ گٔمٕتۍ ختم لٔگۍ أسۍ کرنہِ جنٛگل یہِ تہِ چھُ بوٚڑ بار اکھ اِشوٗ یُس اِنٛڈیا چھُ فیس کران رِور یا دٔریابَن ہٕنٛز یا جنٛگلاتن ہٕنٛز مطلب ہِلن ہٕنٛز ییٚتہِ چھِ أسۍ نزدیٖک اکھ لۄکُٹ تَتھ چھِ أسۍ وَنان صہہِ ٹوٗر سُہ چھُ لوٚگمُت ختم گژھنہِ اِوٕن کہِ دہ پنٛداہ ؤری برونٛٹھ اِوٕن کہِ سٲنۍ یِم مطلب میون فادر یا میون گرینٛڈ فاردر میون بٔڑِبب چھُ مطلب تِم ٲسۍ وَنان دَپان ٲسۍ مطلب یہِ اوس بوٚڑ بار ییٚتٮ۪س مطلب جنگل اکھ مطلب یَپٲرۍ ٲسۍ واریاہ کُلۍ یہِ اوس بوٚڑ بار یہِ اوس واریاہ بوٚڑ بوٚٹھ مطلب یہِ چھُ لوگمُت ختم گژھنہِ اِوٕن کہِ آز چھُ مطلب یہِ واریاہ ختم گوٚمُت اِوٕن کہِ ییٚنہٕ وٲلۍ ؤرٮ۪ن منٛز آسہِ یہِ ختم گوٚومُت مطلب اَمہِ سۭتۍ چھُ وٕچھان کہِ مطلب سۄیِل اِروجن چھُ گوٚومُت تہٕ فاریسٹ چھُ جنٛگلات چھِ لٔگمٕتۍ کم گژھنہِ یَپٲرۍ جنٛگل نِیِکھ ژَٹۍ ژَٹۍ یا مےٚ ووٚن اوتام تہِ تۄہہِ اٮ۪کزامپٕل بٔڑ بار یِمن دٔریابن ہُنٛد دٔریابَن منٛز چھُ واریاہ کَم آب گوٚومُت ییٚمہِ سۭتۍ واریاہ پرابلِم فیس چھِ گژھان آز یا سمنٛدرَن ٕنٛز کَتھ کَرو أسۍ مطلب سمنٛدری یِم جاناوار چھِ أمۍ چھِ ختم لٔگمٕتۍ گژھٕنۍ سٲنۍ زٔمیٖن چھُ مطلب اَتھ چھُ نہٕ اَصٕل پٲٹھۍ گروو گژھان پٔلنٛٹٕس کِہینۍ تہٕ اَگر أسۍ وٕچھو سیٖزنن ہٕنٛز کَتھ کَرو أسۍ ییٚتہِ چھِ واریاہ چینٛج چھِ آمٕتۍ یہِ موسمَن منٛز تہِ واریاہ چینج چھِ آمٕژ موسمَن منٛز کہِ اَمہِ برونٛٹھ ییٚتہِ اوس پیوان شیٖن وَندس لگ بگ ترٛےٚ پھُٹ ژور پھُٹ شیٖن اوس پیوان بیٚیہِ اوس یُس مطلب سون وِنٛٹر اوس سون وَنٛدٕ اوس یہِ اوس آ واریاہَس کالَس روزان اِوٕن کہِ آز چھُ نہٕ پیوان مطلب شیٖن وقتس پٮ۪ٹھ کِہینۍ بے وقتن چھُ پیوان شیٖن مطلب جنوریَس منٛز یا پھبرؤریس منٛز دسمبرس منٛز اوس ییٚتہِ شیٖن پیوان آز چھُ نہٕ ییٚتہِ سُہ شیٖن پیوان تِتھ پٲٹھۍ کِہینۍ ییٚتہِ چھُ پیوان شیٖن آز مارچس منٛز اَپریلَس منٛز چھُ پیوان شیٖن یا اَگر أسۍ روٗدٕچ کَتھ کَرو کَشمیٖرَس منٛز روٗد روٗد چھُ پیوان ییٚتہِ بےٚ گا وقت بےٚ گا وقت چھ پیوان ییٚتہِ چھنہٕ پٮ۪وان روٗد وقتہٕ وقتہٕ چھُ نہٕ پیوان روٗد کِہینۍ اَمہِ سۭتۍ یُس تہِ فصٕل چھُ ییٚیہِ سُہ چھُ نہٕ مطلب اَصٕل پٲٹھۍ مطلب ییٚتہِ کھسان کِہینۍ فصٕل چھ ییٚتہِ تَباہ گژھان ییٚتہِ نِمہٕ بہٕ بٔڑ بار اٮ۪کزامپٕل ییٚتہِ اوترے لٔجۍ اسہِ ییٚتہِ تھل تہٕ یُس ییٚتہِ آب چھُ کۄلہِ ہُنٛد آب چھُ سُہ ووٚت نہٕ وقتس پٮ۪ٹھ ییٚتہِ آب کِہینۍ تہٕ روٗد تہِ نہٕ پیوو نہٕ وقتَس پٮ۪ٹھ کِہینۍ تہٕ اَمہِ سۭتۍ یُس یہِ فَصٕل چھُ یہِ چھ تَباہ گژھان یہِ چھ نہٕ کھسان کیٚنٛہہ تہٕ یہِ چھُ مطلب مطلب سَمر سیٖزن چھُ ٹیمپریچر یہِ سون رٮ۪تہٕ کول چھُ اَتھ منٛز اوس نہٕ ٹیمپریچر اوس گژھان رایِز یِہوے سَتووُہ اَٹھووُہ ڈگری ترٕٛہ ڈِگری آز چھُ گژھان ٹیمپریچر ژۄیِہ ترٕٛہ ڈِگری پٲنٛژٕترٕٛہ ڈِگری چھُ گژھان کَشمیٖرَس منٛز یہِ ٹیمپریچر نیبرٕ تہِ اَگر وٕچھو نیبرٕ تہِ چھُ یِہوے حال نیبرٕ تہِ چھُ مطلب مطلب اَگر ژٕ وٕچھکھ ٹیمپریچر چھُ لوٚگمُت اِنکریٖز گژھنہِ اِنٛڑیاہَس منٛز چھِ اکھ جاے مَہاراشٹراہَس منٛز اَمیُک ٹیمپریچر رِکاڑ آو کرنہٕ سُہ چھُ بَنیے دُنیاہٕچ ترٛیِم جاے ییٚتہِ ساروی کھۄتہٕ زیادٕ ٹیمپریچر آو رِکاڈ کرنہٕ تہٕ اِٹ میٖنٕز کہِ مطلب اٮ۪نوارامینٹ اِشوٗز چھِ یم چھِ بٔڑۍ اِشوٗز تہٕ اِنڈیاہَس منٛز چھِ یِم واریاہ بٔڑۍ اِشوٗز تہٕ سیٖزَن مطلب موسمَن پٮ۪ٹھ پٮ۪ٹھ پٮ۪ٹھ تہِ چھُ پیومُت اَمیُک اَثر تہٕ آ یِم چھِ واریاہ بٔڑۍ اِشوٗ سٲنِس اِنٛڈیاہَس منٛز